اَگَر أسۍ ونکِکِس ٹایمَس مَنٛز ایٚجُکیشن سِسٹَمٕچ کتھ کرو روٗرَل ایریازَن مَنٛز ایٚجُکیشَن چھ واریاہ پُوَر روٗرَل ایریازَن مَنٛز وٕنہِ تہِ یتھ ٹایمہٕ کِس ٹُونٹی فٔسٹ سیٚنچُری مَنٛز تہِ چھِ وٕنہِ تہِ ایٚجُکیشن واریاہ واریاہ پتھ کیازکہِ یوتاہ روٗرَل ایریازَن مَنٛز فیسَلٹیٖز چھےٚ ونکیٚس گورمنٹ پرووایڈ کَران تمہِ باوَجود تہِ چھ ونکیٚس ایٚجُکیشن سِسٹَم واریاہ پتھ اکھ روٗرَل ایریاز کیازِ ہیٚکہِ أربَن ایریاکِس أکِس سٹوڈَنٹ سۭتۍ کَمپیٖٹ کٔرِتھ خۄدایَن چھ دیُتمُت میٚنٹیلِٹی مایِنٛڈ پاوَر ہر کٲنٛسہِ سیم وۄنۍ چھِ آسان ایریاہَس کینٛہہ فیسَلٹی البتہٕ اگر أسۍ ونکِکِس ٹایمَس مَنٛز کتھ کَرو فیسَلٹیٖز چھ سیم پرووایِڈ یِوان کَرنہٕ گورمنٹ طَرفہٕ کانٛہہ فَرَق چھےٚ نہٕ اتھ مَنٛز اَلبَتہ

ونکِچ فیسَلٹیٖز چھِ یہِ چھِ ہر کُنہِ جایہِ سیم فیکَلٹیٖز یۄس ٹیٖچَر فیٚکَلٹی چھِ آسان سۄ چھِ آسان واریاہ پروفیٚشنَل تہٕ کالِفایِڈ ونکیٚس ہیٚکو نہٕ أسۍ ؤنِتھ کہِ ییٚتہِ چھِ روٗرَل ایریازَن مَنٛز اَنپَڑھ ٹیٖچَر تِمَے چھِ پرناوان بَچَن نَہ ونکیٚس چھ گورمنٹ سوٚکوٗلَن مَنٛز واریاہ کالِفایڈ ٹیٖچٲرس اگر أسۍ کتھ کَرو گورمنٹ سوٚکوٗلَن ہٕنٛز تِمَن چھِ کالفایڈ ٹیٖچٲرس پرایویٹ سوٚکولو کھۄتہٕ گورمنٹ گورمنٹ چھ ونکیٚس واریاہ اِمپروٗو کَران ایجُکیشَن سِسٹَم روٗرَل ایریازَن مَنٛز ونکیٚس چھِ ونکیٚس چھ مِڈ ڈے میٖل یُس پوشَن ابیان سِکیٖم چھےٚ گورمنٹن تھٲومٕژ بَتہٕ چھِ دِوان ونکیٚس بَچَن فری یتھ مَنٛز یوٗنِفارم چھِ یِوان یِمَن اتھ مَنٛز پوشَن ابیان سکیٖم مَنٛز چھِ بَچَن یِوان مِڈ ڈے میٖل دِنہٕ تتھ مَنٛز چھ یِوان یِمَن ٹھوٗل ماز دِنہٕ بَتہٕ چھُ آسان بَرابر ؤریَس بَچَس یِم پھیسَلٹی چھِ یِوان پرووایڈ کَران گورمنٹ امہ باوَجود تہِ چھ واریاہ گورمنٹ دِوان یِمَن واریاہ چھِ دِوان یِمَن ییٚمہِ سۭتۍ ایٚجُکیشَن یَژھان چھ گورمنٹ گَژھِ اِمپروٗو گَژھُن امہِ باوَجود تہِ چھِ وٕنکِکِس ٹایمَس مَنٛز ایٚجُکیشَن سِسٹَم واریاہ بیکوٲڑ روٗرَل ایریازَن مَنٛز ونکیٚس چھِ یورٕکۍ ایٚگزام یِم کَمپِٹِٹِو ایٚگزام چھِ آے اے ایٚس چھ کے اے ایٚس چھ یا باقی ایٚگزام چھِ تِم چھِ واریاہ ٹَف مَطلَب مُشکِل گَژھان ونکیٚس روٗرَل ایریازَن مَنٛز حٲصل کَرن کیازِ کہ یورٕ ییٖژاہ لیکنیٚس چھِ لیکنیٚس آف ایٚجُکیشَن چھِ سۄ چھِ واریاہ واریاہ واریاہ زیادٕ کیازکہِ ونکیٚس چھَ نہٕ بَچَس پَیی آسان وقتہٕ کِس ٹایمَس مَنٛز اَسہِ کِتھ کنۍ چھُ کَمپِٹِشَن اَسہِ کوتاہ چھُ پَرُن ونکٮ۪س چھُ لَگ بَگ بَچہِ دٔہمِس تام پَران چاہے پَتہٕ دٔہمہِ پاس گَژھِ نَہ پاس گَژھِ اگر دٔہمہِ پاس گوٚو پَران بٔہمہِ تام اگر فیل گوٚو تیٚلہِ لاگان کٲم کَرن ہُہ یہِ لیبَر کٲم کَران پَتہٕ نہٕ کَران پَننۍ ایٚجُکیشَن کَنٹِنیو کِہیٖنۍ یوٗتاہ چھُ وٕنکٮ۪س حال اَسہِ پَننِس یَتھ ایریازَن مَنٛز گورمنٹ چھِ واریاہ پَنٕنہِ کِن کوٗشِش کَران سٹیٚپ تُلان أمِس پَزَن بیٚیہِ سٹیٚپ تُلٕنۍ لایِک أمِس پَزَن سیٚمنار تھاوٕنۍ سیٚمنارَس مَنٛز گَژھَن یِم سٲری ماٹِویشَن سپیٖکٲرس آسٕنۍ تِم گَژھَن تھوڑا ماٹِویٹ کَرٕنۍ بَچَس کیاہ چھُ گَژھان لایفہِ مَنٛز اگر نہٕ بَچہِ پَنن ایٚجُکیشَن جٲری تھایہِ امہِ سۭتۍ گَژھِ واریاہ بہتریٖن اگر ونکٮ۪س گورمنت امیُک اکھ اِنِشِیٹِو تُلہٕ واریاہ بہتریٖن روزِ تہِ کیازکہِ ونکٮ۪س چھِ ہر کٲنٛسہِ چھُ موقعہٕ یِوان ونکٮ۪س بَچَس کیازکہِ ونکٮ۪س چھ ہر کٲنٛسہِ موبایل چھِ آسان بَچہِ ہیٚکہِ پانہٕ تہِ یوٗٹوٗب کھوٗلِتھ واریاہ کینٛہہ ہیٚکہِ وٕچھِتھ ونکیٚس تمہِ باوَجود چھ بَچہِ ونکیٚس ژھۄپہٕ کٔرِتھ آسان تِمن کامیٚن سۭتۍ اِنوالٕو گوٚمُت یِم نہٕ ونکٮ۪س سوسایٹی مَنٛز شوٗبَن کینٛہہ ییٚمہِ سۭتۍ سوسایٹی مَنٛز چھُ ماحول خَراب گَژھان یمو چیٖزو سۭتۍ چھ واریاہ پروبلم گَژھان یِم چیٖز یِم شوٗبَن نہٕ گَژھٕنۍ کینٛہہ امہِ خٲطرٕ چھِ گورمنٹس واریاہ محنت کَرٕنۍ ونکیٚس چھِ گورمنٹ واریاہ میٚجٲرس واریاہ سٹیٚپس ییٚمہ سۭتۍ یِم چیٖز واریاہ رُکان تہِ چھِ ونکیٚس چھِ بَچَس مَنٛز واریاہ شِکار اَتھ گَژھان امے چھ امہِ تَلہ چھ واریاہ گورمنٹ سٹیٚپ تُلان یِم یِمَن خٲطرٕ چھِ گورمنٹ واریاہ شُکُر گُزار یِم پَزَن کَنٹِنیو کَرٕنۍ امے سۭتۍ گَژھِ ایٚجُکیشَن سِسٹَم تہِ اِمپروٗو بیٚیہِ چھِ ونکیٚس بَچَس مَنٛز تہِ ونکٮ۪س واریاہ قٲبلیت آسان ونکیٚس چھ بَچَس گۄڈنِک پیٚٹھے یِوان واریاہ کِتاب لوڑ دٕنہٕ یِم چیٖز تہِ واریاہ ضوٚروٗری امہِ سۭتۍ روزِ بَچہِ تہِ اصل پٲٹھۍ پران یِم چیٖز چھِ واریاہ ضوٚروٗری شُکریہَ